بارہمولہ ڈِسٹِرٛکَس منٛز چھِ واریاہ قٕسمٕکۍ ٹرٛانسپوٹ اوٚپشَنٕز جیسے کہِ پرٛانہِ زمانہٕ پٲٹھۍ ٹانٛگہٕ ٹانٛگَن منٛز چھِ واریاہ سہل گژھان پَکُن خاص کر کہِ اگر اَڑٕ بارہمولہ اَڑٕ پٮ۪ٹھ گُلنار پارکہِ تام اَسہِ چکرَس گژھُن سُہ ہٮ۪کَو ٹانٛگَس منٛز گٔژھِتھ تَمہِ علاوٕ تہِ چھِ آز اٮ۪لِکٹِرٛک آٹوٗ آمٕتۍ سُہ تہِ چھِ واریاہ فٲیِدٕ منٛد گژھان یا بَسہٕ چھِ تَمہِ منٛز یِم دوٗرِم لوٗکھ چھِ اوٗڑی پٮ۪ٹھ یا یِم باڈَر علاقہٕ پٮ۪ٹھ چھِ یِوان تِم چھِ تِمَن چھِ سہل گژھان یا سوموٗ چھِ یا ٹرٛینہٕ ٹانٛگہٕ یِم وغیرہ وغیرہ آز چھِ یِمو آز چھِ بارہموٗلاہَس منٛز کیٛاہ چھِ وَنان یِتھ کَنہٕ اولا وولا چھِ تِتھَے کَنہ بارہمولاہَس منٛز تہِ کھُلیمٕژ یِم ایپ ییٚمہِ سۭتۍ أسۍ کیب چھِ بُک ہٮ۪کان کٔرِتھ اَمہِ سۭتۍ کیٛاہ چھِ وَنان اگر کانٛہہ بے روزگار چھِ سُہ اَنہِ پَنٕنۍ گٲڑۍ ایٖکو ویٖکو اَنیٛا سوموٗ اَنہِ یا ایٚلٮ۪کٹِرٛک آٹو اَنہِ سُہ چلایہِ تٔمۍ سۭتۍ کیٛاہ چھِ وَنان بَنہِ تَس روزگار ییٖتِس کالَس تَس نوکری ووکری لَگہِ حالس ہٮ۪کہِ سُہ تٔتھۍ پٮ۪ٹھ گُزار کٔرِتھ بیٚیہِ یِم لوٗکھ ہٮ۪کان چھِنہٕ کیٚنہہ کٔرِتھ یِم پَرِ پوٚرمُت چھُ نہٕ تٔمۍ تِم یِمَن ڈرٛاوِنٛگ چھِ تگان تِم تہٕ کیٛاہ چھِ وَنان ہٮ۪کان کٔرِتھ اَتھ پٮ۪ٹھ یہِ